اسلامُ علیکُم ارشاد صٲب چھُو حظ سَر ایٚکچولی ٲس مےٚ یَتھ رِلیٹِڈ مےٚ اوس مکان اکھ ضروٗرت تہٕ مےٚ میلیٚو تۄہہِ تہُنٛد کَنٹیکٹ مےٚ دوٚپ بہٕ کَرٕ تۄہہِ اَتھ مُتعلِق تۄہہِ سۭتۍ کَتھ حظ تہٕ ایٚریا گَژھِ مےٚ آسُن یُس زَن یہِ شُپیٚن چھُ میٚن ڈِسٹرٕکٹ أتھۍ ایٚریاہس منٛز گوٚژھ مےٚ میلُن حظ ٹاونَس مَنٛز حظ انٛدر کُن نہ بٮیٚہتَر گوٚو اگرآ کمر مکان آسہَ بَنٲوِتھ کَنَسٹَرشیٚن آسہِ گٲمٕژَن سُہ تہِ چَلہِ وۄنۍ گوٚو اگر نہٕ پَتہِ آسہِ کٕہنٛےٕ تہٕ آلٹَرنیٹُو تیٚلہِ چھُ یِہےَ ٹھیٖک اگر پَتہٕ پٕلاٹٕے میلہِ تیٚلہِ چھُ پاں مَگر پریٚفرَنس چھِ أسۍ یَژھان دیُن یا یُس بَنٲوتھٕے گَژھِ آسُن آ یہِ اَگر پَتہٕ آسہِ تھوڑا کٲم وٲم کَرنے کیٚنٛہہ تہٕ بہ مکان گَژھِ آسُن بنٲوِتھ اَہن حظ بہتر گَژھِ ڈَبُل سِٹوری أسۍ ٲسۍ دپان ڈَبُل سٹوریی گَژھِ آسٕنۍ ڈَبُل حظ ڈبُل اتھ اتھ اورٕ کیٛاہ قٍمَت آسہِ گَژھان مَرلہٕ کیٛاہ آسہِ گَژھان کنال کیٛاہ آسہِ گَژھان تَمی حِسابہٕ حظ چھِ أسۍ دَپان

اَصٕل پٲٹھۍ رَلٕنۍ تۄہہِ چھُو وُنکیٚنَس کانٛہہ مکان وَکان یُس تۄہہِ پانَس نَظرِ تَل چھُو یُس تُہۍ ہیٚکِو ہٲوِتھ آ رینج چھِ یِہےَ آ سیٚوَنٹی ٹُو سَتَتھ پیٚٹھ اَکھ اَکھ کَرور تام سَتَتھ لَچھ ٹو اَکھ کَرور تام

خٲلی چھا یہِ پُلاٹٕے یٲتۍ کِنہٕ کَنَسٹَرٛکشَن چھِ گٲمٕژ مکان چھِ بنٲوِتھ اچھا مکان چھِ بنٲوِتھ اچھا ٹھیٖک ٹھیٖک

ٹھیٖک باقٕے أنٛدرِم کٲم چھا مکانَس کٔرِتھ کِنہٕ خٲلی چھُ مکانےَ بَنومتُے یوت یوت چلو ٹھیٖک بِلکُل بِلکُل چلو ٹھیٖک چھُ تیٚلہِ کٔرِو تُہی مےٚ ڈِٹیل سینٛڈ أسۍ کَرو ییٚتہِ کَنٹیکٹ أسۍ دِمو نَظر ٹھیٖک چھا چلو ٹھیٖک اسلامُ علیکُم